ہیٚلو اَلسَلامُ علیکُم وعلیکُم السَلام فرمٲیِو حظ

صحیٖح صحیٖح صحیٖح اسہِ حظ چھُ پنُن یہِ فارَم ہاوُس

تُہۍ ؤنۍ تو وۄنۍ تۄہہِ کُس ہیٚو سِٹور چھُو تۄہہِ چھُو حظ یہِ گرٛاسری سِٹور تُہۍ کیٛاہ سبزی سبزی سٲلِم قسٕم اَتہِ تھاوان اسہِ نِش بنہِ سٲلِم یِم تہِ ییٚتہٕ وُنکیٚس استعمال چھِ گژھان بہٕ وَنہٕ یِتھ پٲٹھۍ کشمیٖرَس منٛز یِم استعمال چھِنَہ حظ سبزی گَژھان تِم چھِ اسہِ ایٚولیبل تہٕ أسۍ چھِ وُنکیٚس ڈیٖل کَران پورٕ کشمیٖر ویلی منٛز چھ اسہِ وُنکیٚس سِٹور چَلان أسۍ چھِ تِمن سپلاے کَران

تۄہہِ کیٛاہ کیٛاہ اوٗسوٕ ضروٗرت پالک سۄ یِمَے اَلہٕ وَلہٕ ٹھیٖک وُچھُو حظ ہاک حظ پیٚیِو تۄہہِ اسہِ نِش ٲں وُچھ حظ یہِ چھُ ڈِپیٚنٛڈ کَران اگر تۄہہِ گۄڈٕنیٚتھ گۄڈٕنیٚتھ اسہِ سۭتۍ کٔرِو نا سِٹارٹ گۄڈٕنیٚتھ پے تھوڑا تھوڑا درٛوگٕے یُتھ پتہٕ دُروٗز پیہِ تھوڑا کاربار تہِ بڑِ پتہٕ گژھہٕ وُنکیٚس گۄڈٕنیٚتھ اگر بہٕ وَنہٕ کہِ باہ رۄپیہِ حظ باہ تُرٛواہ رۄپیہِ پیٚیو تۄہہِ ہول سیل ریٹ اسہِ نِش ہاکہٕ کِلوٗ ہاں یِتھَے پٲٹھۍ حظ باقٕے سبزی سبزی یِم تہِ مےٚ مان ژٕ أتھۍ أتھۍ انٛڈر ریٹس وُنکٮیٚس تھوڑا باسوٕ تۄہہِ گۄڈٕنیٚتھ مگر بہٕ ونہو تۄہہِ اَکھ چیٖز کہِ یۄس سٲنۍ سبزی آسہِ سۄ آسہٕ نہٕ وارِیاہ پتھ کالٕچ کیٚنٛہہ بٔلکہِ سۄ آسہِ تازٕ کالہٕ آسہِ سبزی کڑمٕژ پَگاہ آسوٕ تۄہہِ ڈیٚلِور گَژھان بیٚیہِ حظ چھِ اسہِ نِش اَکھ چیٖز ایٚویلیبٕلٹی تۄہہِ چھُو نہٕ فارمَس پٮ۪ٹھ یُن کِہیٖنۍ تۄہہِ حظ تۄہہِ حظ تۄہہِ واتیٚو دُکانسٕے پٮ۪ٹھ برابر تتھ چھُنہٕ چارٕج وارٕج کِہیٖنۍ صُبحٲے ترایو تۄہہِ سوٗن ویٚنٛڈر سُہ یِیُِو تۄہہِ اوٗرۍ سُہ ترٛایو تۄہہِ اَتہِ سبزی تہٕ سُہ دِیِو تۄہہِ لِسٹہٕ اَتھ منٛز کُس کوٗتاہ کِلو چھِ تۄہہِ چھُو تۄہہِ چھُو آن لاینٕے سُہ پتہٕ پیمیٚنٛٹ تتھ کَرٕنۍ تہٕ یہِ حظ واتیٚو تۄہہِ برابر سِٹورس پٮ۪ٹھ تۄہہِ چھُو نہٕ یور یُن تہِ کِہیٖنۍ ٹیٚنشنٕے چھُو نہٕ تۄہہِ کانہہ تَتھ تھوڑا گَژھہِ ڈِسکاوُنٛٹ مگر تۄہہِ ووٚنوٕ مےٚ گۄڈٕ یہِ تہِ کہِ گۄڈٕنیٚتھ گژھیٚو نہٕ تۄہہِ واریاہ ڈِسکاوُنٛٹ کِہیٖنۍ بٔلکہِ بہٕ وَنہو تۄہہِ کہِ ییٚلہِ تھوڑا وارٕ وار اسہِ پتہٕ پانہٕ وٲنۍ کارٕبار بڑِ پتہٕ گَژھہِ اصٕل ریٹ اسہِ فِکٕس اصٕل جیٚنِون ریٹ ژٕ تہِ ژٕ تہِ زینَکھ اصٕل تہٕ بہٕ تہِ زینہٕ پتہٕ اصٕل دُکانس پٮ۪ٹھ برابر تۄہہِ واتیٚو اسہِ چھِ یہِ کیٛاہ چھِ اَتھ وَنان کیٛاہ چھِ اَتھ وَنان یہِ چھِنَہ حظ اسہِ یہِ دُکان یہِ ییٚتہِ یُس اسہِ فارَم ہاوُس چھِ

دوٚپمو حظ یُس اسہِ ییٚتہِ فارم ہاوُس چھِ اسہِ چھِ صُبحٲے ییٚتہِ نیران اسہِ چھِ فرِٛج لٲگِتھ گاڑِ تتھ منٛز چھِ یہِ سبزی واتان یہِ گَژھہِ نہٕ خراب تہِ کِہیٖنۍ اصۭل پٲٹھۍ واتہِ یہِ تُہنٛدِس دُکانس پٮ۪ٹھ کرنُو تۄہہِ یہِ اَتہِ ڈرٛاپ صُبحٲے آ تہٕ برابر تُہۍ تُہۍ تھٲیِو اسہِ کالے تھٲزیٚو تُہۍ اسہِ لسٹہٕ تٔرٛٲیِتھ کُس کیٛاہ چھُو تۄہہِ ضروٗرت ییٚمہِ ساتہٕ تۄہہِ آ ییٚتھۍ پٮ۪ٹھ تٔرٛازیٚو تُہۍ بیٚیہِ کٔرزیٚو تُہۍ کٲم یُس نفر تۄہہِ اوٗر سوزیٚو نا حظ یہِ تٔمِس آسہِ بِل سۭتۍ باضٲبطہٕ تٔمِس آسہِ سانہِ دُکانُک ایٚڈرس تہِ ییٚلہِ سُہ تۄہہِ اَتہِ ترایُو پتہٕ کَرِ سُہ کٲم سُہ دِیِو تۄہہِ لِسٹہٕ تۄہہِ چھُو پتہٕ آن لاینٕے پیمینٛٹ کَرٕنۍ تہٕ سُہ تہِ نیرِ خۄدایس حَوالہٕ پتہٕ اَدٕ حظ اَدٕ حظ